ہیٚلو اسلام علیکُم تُہۍ چھُو فاے یور فون فایر سِٹیشنَس پٮ۪ٹھ یہِ مہربٲنی کٔرۍزیٚو ییٚتہِ حظ لوٚگ یہِ بِلڈِنٛگ أکِس نار تہٕ یور ییٖتو جلدی جلدی اَچھا ٹھیٖک حظ مگر جلدی یِیِو